اَلسلَمُ علیکُم بہٕ چھَس بَنڈ پورِ روزان بَنڈپورِ کلاسَس مَنٛز چھَس بہٕ روزان مےٚ چھُ ناو تَسلیمہ تہٕ بہٕ چھَس لٔجمٕژ نُسہِ بہٕ چھَس نُسہِ لٔجمٕژ بہٕ چھَس تَتچی روزَن واجٕنۍ تہٕ بہٕ چھَس لٔجمٕژ وۄنۍ نُسہِ مےٚ کوٚرُکھ خاندَر لٔجمٕژ چھَس بہٕ نُسہِ مےٚ چھِ وٲری واریاہ اصل میٲنٛۍ ہش سُہ تہِ چھِ مےٚ واریاہ اصل ہیٚہَر باب تہِ چھُم واریاہ اصل خاندار تہِ چھُم واریاہ اصل درُے تہِ تہِ چھِم اصل زٲم تہِ چھَم اصل تِم چھِ مےٚ واریاہ اصل تِم چھِ مےٚ واریاہ قدر کَران درُے ییٚلہِ ژیٖر گَرٕ چھِ یِوان تم چھِ مےٚ واریاہ چیٖز اَنان ہَش تہِ چھِ مے واریاہ اصل میٲنٛۍ ہَش چھِ کَران کٲم سُہ چھُ سوروٚے کٲم کَران پانے بہٕ چھَس خٲلی رَنان صُبحٲے چھَنہٕ مےٚ سۄ وَتھنہٕ دِوان کِہیٖنۍ سۄ چھِ وَنان شۄنٛگ ژٕ بہٕ رَنہٕ پانے پَتہٕ چھَس بہٕ شۄنٛگان سُہ چھ پانے رَنان یہِ پَتہٕ چھَس بہٕ دگرَس بٲگن رَنان سُہ چھُ واریاہ میانہِ کھۄتہ زیادٕ کٲم کَران پانے سُہ چھَنہٕ مےٚ دِوان تِتھ کن کٲم کَرنہٕ کینٛہہ سُہ چھ واریاہ اصل سُہ چھِ مےٚ یِتھ کٔنۍ مےٚ پَنٕنۍ موج ٲس دِوان زیاد کٲم کَرنہٕ کینٛہہ تِتھے کنۍ چھِ مےٚ سُہ تہِ پَننہِ ماجہِ بَرابَر سُہ چھنہٕ مےٚ دِوان زیادٕ کٲم کَرنہٕ کینٛہہ سُہ چھِ دَپان نَہ بیٚہہ ژٕ وَل بہٕ کَرٕ پانے تم چھِ واریاہ اصل مےٚ چھُ خاندار سُہ چھُ مےٚ گٲڑۍ چَلاوان ییٚلہِ سُہ شامَس گَرٕ چھُ یِوان سُہ چھُ مےٚ واریاہ چیٖز اَنان کیازِ تٔمِس چھِ وَنان گَرٕکۍ ییٚمِس ٲسزِ اَنان واریاہ چیٖز یہِ چھے اَسہِ خان موج تہٕ ہیٚہر باب تہِ چھُم واریاہ قدر کَران اگر نہٕ سُہ شامَس چیٖز اَنہِ کِہیٖنۍ تٔمِس چھِ موج بے عزتی کَران دَپان چھَس نَہ امس ٲسزٕ واریاہ چیٖز اَنان یہِ ٲسۍ زیٚن رَچھان مےٚ چھِ ہش واریاہ اصل سُہ چھنہٕ مےٚ دِوان تِتھ کٔنۍ کٲم کَرنہٕ کینٛہہ سُہ چھِ دَپان بیٚہہ ژٕ وَلہ بہ کَرٕ پانے پَلَو آسَن چھَلٕنۍ سُہ چھِ وَنان بہٕ چھَلہٕ واشِنٛگ مِشیٖن مَنٛز پانے تُل بیٚہہ ژٕ بہٕ کَرٕ پانے تہٕ درے تہِ چھِ مےٚ واریاہ اصل تِم تہِ چھِ کامہ خۄدایَس حَوال گَژھان تم تہِ چھِ ژیٖر مےٚ واریاہ چیٖز اَنان تم تہِ چھِ مےٚ واریاہ قدر کَران مےٚ چھِ وٲری واریاہ اصل